اَسلام علیکُم اہَن حظ ٹھیٖک تُہۍ چھِوحظ ٹھیٖک اہَن حظ ٹھیٖک تُہی چھِو حظ گَرِ ٹھیٖک تُہۍ چھِو حظ بَ ڈِسپوز سینٛٹَر پٮ۪ٹھ مےٚ اوس خاندرٕ خٲطرٕ ڈِسپوزَل نِنۍ گِلاس گِلاس پَلیٹ سٕپوٗن دَستَرخان واٹَر بوٹل بیٚیہِ اوس کوک کوکَس منٛز اوس ڈِو ٹھیٖک چھِ حظ مےٚ چھِ کَنسیشَن تہِ ضرَوٗرت ٹھیٖک چھِ حظ یہِ ژتجی ترٛامٮ۪ن خٲطرٕ چھِ آن لاین بہٕ کَرٕہو آن لاین پیمینٛٹ ٹھیٖک چھُ حظ آ یہِ ہوم مطلب یہِ چھِ اَسہِ ہوم ڈِلؤری ضروٗرت ٹھیٖک چھُ حظ اہَن حظ یہِ تہِ حظ اوس ضروٗرت پیسٹرٛی کۭتِس بَنہِ نہ حظ اَصٕل پہمَتھ ٲس ضروٗرت ٹھیٖک چھِ حظ بیٚیہِ ٲس یہِ کوکا کولا تہِ ٲس ضروٗرت بیٚیہِ باقٕے چیٖز چھِ آسَان یِمو منٛز تِم مِٹھایہِ ڈَبہٕ وِٹھایہِ ڈَبہٕ تِم تہِ ٹھیٖک چھُ حظ اہَن حظ ٹھیٖک چھُ حظ

کَنسیشَن کوٗتاہ گژھِ ٹھیٖک چھُ حظ نہ اَسہِ اوس کٲلۍ کٮ۪تھ خاندَر اہَن حظ ٹھیٖک اَدٕ حظ تُلِو بِہِو